وعلیکُم اسلام اَہن حظ آ مولوی صٲبٕے چھِ آ بِلکُل تِمے ٹھیٖک ژوٗرَس چھِ سَزا آمٕژ دِنَےٕ قُرانٕے ونان تٔمِس ژٕٹِو اَتھٕ زٕ تہٕ وَۄنۍ سٲنۍ کوٗشِش روزِ یہِ کہِ بیکِس جُمعہ ہَس منٛز پَر حظ خۄطبہٕ کِیٚنٛہہ چھُ نہٕ کیٚنٛہہ أسۍ کَرو أتھۍ پٮ۪ٹھ کٲم بیکہِ جُمعہ ہَس پٮ۪ٹھ